بیشَک چاہے سُہ شَفا خانہٕ آسنہ تِم ہاسپِٹَل آسنہ تِم ہوٹَل آسنہ یُس ٹٮ۪کنالجی چھِ یِمو کوٚرُکھ واریاہ مَدد اَز چھِ سورُے کینٛہہ ہیٚکان أسۍ کٔرِتھ موبایِل فونسٕے پٮ۪ٹھ موبایِل فونَس پٮ۪ٹھ چھِ أسۍ ہیٚکان پَنُن چِٹھۍ کٔڈِتھ ہَسپَتالَس منٛز گَرِ روٗزِتھ ہوٹلَس منٛز چھِ ہیٚکان پَنٕنۍ أسۍ پَنٕنۍ أسۍ روٗم ہیٚکان پَنُن أسۍ تَتہِ بُک کَرنٲوِتھ یِم چیٖز چھِ ہیٚکان اَز فونَس پٮ۪ٹھ تہِ کٔرِتھ سور تہٕ یہِ سورُے چھُ ٹٮ۪کنالجی سۭتۍ